آ بہٕ ہَسا ہٮ۪کہٕ یِمَن دۄن نَمبرَن درمین نَمبَر کیٚنٛہہ ؤنِتھ گۄڈنٮ۪تھٕے گوٚو کاہ پَتہٕ گوٚو اَکھ لَچھ پَنٛژاہ ساس ترٛےٚ ہَتھ تہٕ شیٖتھ رۄپیہِ دوٚیِم ہَسا گوٚو ژور لَچھ تٕرٛہ ساس ترٛےٚ ہَتھ تہٕ وُہ رۄپیہِ گٔے یِم ترٛےٚ نمبر ژورِم نمبر ہٮ۪کہٕ بہٕ ؤنِتھ یہِ تہِ پنٛژاہ ساس ترٛےٚ ہَتھ تہٕ شیٖتھ رۄپیہِ تہٕ پوٗنٛژِم ہٮ۪کہٕ بہٕ ؤنِتھ اَکھ کَرور سَتشیٖتھ ساس